آ بِلکُل اگر أسۍ وٕچھو ییٚمہِ ساتَن أسۍ پیٚیر یا وٕرشِپ چھِ آسَن کٲنٛسہِ گاڈ سٕنٛز کران یُس سون پان چھُ آسان یہِ چھُ یا سون دٮ۪ماغ چھُ آسان یہِ چھُ آسان واریاہ زیادٕ خاموش تِکیٛازِ یہِ چھِ أمۍ ساتہٕ سون دٮ۪ماغ چھُ آسان یہِ چھُ واریاہ زیادٕ فیٖل یُس یہِ کَران چھُ رِلیکٕس کران واریاہ زیادٕ فیٖل تِکیٛازِ ییٚمہِ ساتہٕ چھِنہٕ اِنسانَس آسان کَہیٖنۍ تِنہٕ پریشٲنی اگر بہٕ پَنٛنہِ پانٕچ مِثال دِمہٕ ییٚمہِ ساتہٕ أسۍ پیٚیر یا کانٛہہ وٕرشِپ چھِ کران بہٕ چھس تٔمۍ ساتہٕ کران واریاہ زیادٕ گُڈ فیٖل تِکیٛازِ مےٚ چھُنہٕ آسان تٔمۍ ساتہٕ کٕہٕنۍ تِنہٕ ٹیٚنشَن کٕہٕنۍ تِنہٕ ٹیٚنشَن یُس میون مایِنٛڈ چھ آسان یہِ چھِ آسان امہِ ساتہٕ ییٚلہِ اَتھ چھِنہٕ کٕہٕنۍ تہِ سِٹرَس آسان اور امہِ ساتہٕ چھس بہٕ واریاہ زیادٕ اَصٕل فیٖل کَران